اگر بہٕ وَنہٕ پنُن کہِ یۄس میٲنۍ فٮ۪ورِٹ گیم کیٛاہ چھِ یۄس بہٕ گِنٛدان چھُس تہٕ بہٕ ون سُہ کیٛازِ چھِ میٲنۍ فٮ۪ورِٹ گیم تہٕ بہٕ ون یِتھ پٲٹھۍ کہِ مےٚ کِتھ پٲٹھۍ لوگ گۄڈنٮ۪تھ گۄڈنٮ۪تھ اِنٹرسٹ گِنٛدنہٕ گیمہِ منٛز تہٕ أتھۍ سۭتۍ وَنہٕ بہٕ کہِ کیٛاہ روٗل چھِ یِم گیمٕز چھِ اَسہِ یِم کیٛاہ روٗل چھِ اَسہِ پٕلے کَران سانہِ ڈٮ۪لی لایفہِ منٛز اگر بہٕ تۄہہِ گۄڈنٮ۪تھٕے ونہو اگر مےٚ چھُ آس وارِیاہ قٕسمٕچ فٮ۪ورِٹ گیمہٕ گۄڈٕ اگر بہٕ گۄڈٕ ییٚلہِ بہٕ لکٹہِ اوسُس بہٕ گۄڈٕ فیٚژِ گِنٛدان کہِ آنٛگنس منٛز ٲسۍ تتھ کَنہِ فلٮ۪ن گِنٛدان پتہٕ اگر وُ ایج یِس یِس گٔے اٮ۪ڈوانٕس تمہِ پت لوگ مےٚ کِرکٹ گِنٛدُن بہٕ اوسُس کِرکٹ گِنٛدان أنۍ مےٚ سپوٹٕس یوٗنِفارم یا باقٕے چیٖز أنۍ مےٚ لوگ مےٚ کِرکَٹ تہِ گِنٛدُن پتہٕ کیٛاہ کوٚر مےٚ پتہٕ لٲج مےٚ کٲم کَرٕنۍ ییٚلہِ مےٚ کِرکٹ مکلو گِندِتھ تہٕ گِنٛدن اوس بہٕ تھوڑا تھوڑا تھوڑا پتہٕ تُج تہٕ کٔر مےٚ کٲم پتہٕ کیٛاہ سنا أنۍ مےٚ یُتھٕے بہٕ لگ بگ کھوٚتُس ایٹتھٕ کلاسس تہٕ بہٕ اوسُس سُکوٗلس پَران ییٚلہِ بہٕ سُکوٗلس اوسُس پَران تہٕ تَتہِ گٔے کٲم مےٚ اوس البتہ یُس مےٚ گَرِکۍ ٲسۍ فادر ٲسۍ تِم ٲسۍ گِنٛدان آلریٚڈی فُڈ بال فادر اوس مےٚ گِنٛدان یا باقٕے یِمہٕ کَزٕنٕز ٲسۍ تِم تہِ ٲسۍ فُڈبال گِنٛدان مگر مےٚ اوس نہٕ اتھ منٛز اِنٹرسٹ تہٕ نَہ ٲس مےٚ پَیی یہِ گیم کیٛاہ چھِ پتہٕ گٔے کٲم پتہٕ لٲج مےٚ کَرٕنۍ کٲم پتہٕ لوگ مےٚ بہٕ اوسُس سُکوٗلس منٛز تَتہِ اوس اَسہِ لٔڑکہٕ اکھ تہٕ سُہ اوس دۄہَے دَپان کہِ آز چھُ مےٚ گَژُھن فُڈبال گِنٛدنہِ أسۍ چھِ یِتھ پٲٹھۍ تَتہِ گنٛدان بہٕ اوسُس دَپان یہِ کیٛاہ وَنان یہِ مگر تمہِ ساتہٕ اوس نہٕ مےٚ اِنٹرسٹ گیمن کُن بلکُل اوس نہٕ مےٚ کِہیٖنۍ اِنٹرسٹے پتہٕ گٔے کٲم یُتھٕے بہٕ ایٹتھس کھوٚتُس تہٕ أمۍ دوٚپ اَکہِ دۄہ پَکھ مےٚ سۭتۍ مےٚ مون نہٕ أمِس کِہیٖنۍ دوٚپُن پاپس سۭتۍ ؤسۍ زِ ژے چھُ یِوان پاپہٕ تہِ یِوان گِنٛدنہِ ژٕ ؤسۍ زِ تمسٕے سۭتۍ گِنٛدنہِ ییٚلہِ کٲم گٔے ییٚلہِ اَکہِ مےٚ ووٚن پاپس بہٕ تہِ یِم گِنٛدنہٕ تہٕ پکھ مےٚ سۭتۍ سُہ اوس بیکہِ پٮ۪ٹھ وَسان تہٕ بہٕ ووٚتھُس تہٕ سُہ اوس دِوان مےٚ اَتھِ موبایل وُبایل اوس سُہ دِوان مےٚ اَتھِ اوس سُہ کَران کٲم لاگان ٲسۍ أسۍ گِنٛدُن تِم ٲسۍ لاگان گِنٛدُن سورُے بہٕ اوس نہٕ گِنٛدان کیٚنٛہہ ییٚلہِ تِم ٲسۍ کٲم کَران ییٚلہِ تِمو گِنٛدُن لوگ تِم ٲسۍ کَران کٲم ہوٚچھِ تِمو وارٕ وارٕ گِنٛدُن وارٕ وارٕ وارٕ وارٕ گِنٛدان ٲسۍ تِم تہٕ أمی دوٚپ اَکہِ دۄہ وَل ژے تہِ اَنے بہٕ بوٗٹھ تَتہِ اوس سر اکھ دوٚپہس یِم تہِ گِنٛدناوُکھ ٹھیٖک چھُ ییٚلہِ گِنٛدُن مےٚ لوگ تہٕ مےٚ تُج تہٕ کٔر کٲم لوگ اَسہِ گِنٛدُن تہٕ بہٕ ونو پوٚز کہِ گۄڈنٮ۪تھ اوس بہٕ دِوان ٹیوٚنٛڈ مےٚ اوس نہٕ تَگان تمہِ آے گِنٛدُن گۄڈٕ اوس ییٚلہِ مےٚ مےٚ لوگ پتہٕ گۄڈنٮ۪تھ تھوڑا رژِھنا زنٛگہِ کِنۍ کھۄرس پتہٕ وۄتھُس نہٕ بہٕ گِنٛدنہٕ کِہیٖنۍ پتہٕ گٔے کٲم ییٚلہِ نہٕ بہٕ گِنٛدنہِ وۄتھُس کِہیٖنۍ مےٚ تُج تہٕ کٔر کٲم پتہٕ کوٚر مےٚ یہِ شوق ووق مےٚ بوٗٹھ اوس مےٚ اوٚنمُت وردی ٲس مےٚ یوٗنِفارم ٲس مےٚ بلکُل اوس سٲلِم چیٖز ٲسۍ مےٚ اَنِتھ پتہٕ تُل تہٕ تُل مےٚ کَرٕنۍ کٲم لوگ مےٚ بیٚیہِ گِنٛدُن ییٚلہِ مےٚ گِنٛدُن لوگ تہٕ بڑاو مےٚوار وار اِنٹرسٹ وار وار اِنٹرسٹ تہٕ مےٚ ژاو یہِ چسکہٕ امہِ گیمہِ ہُنٛد پتہٕ ٲس کٲم وَسان مےٚ تہِ ہوٚچھِ وار وار وار وار ہیوٚچھُن گِنٛدُن تھوڑا تھوڑا اَسہِ ٲسۍ ژٕھنان لَکٕٹ الگ تہٕ بٔڑۍ ٲسۍ گِنٛدان اَسہِ الگ یا ٲسۍ گِنٛدان أسۍ الگ وارِیاہ پٕلیر ٲسۍ تِمن دۄہن وَسان گِنٛدنہِ تہٕ بٔڑۍ ٲسۍ گِنٛدان الگ تہٕ لَکٕٹ ٲسۍ گِنٛدان الگ پتہٕ تُل تہٕ گٔے کٲم ییٚلہِ اَسہِ گِنٛدُن لوگ اَسہِ تُج تہٕ کٔر کٲم بہٕ اوسُس فُٹبال گِنٛدان فُٹبالہِ منٛز چھِ یِہوے روٗل کہِ اتھ منٛز چھُ اصٕل أکِس اِنسانس سپوٹٕس مین شِپ روزان تِکیٛازٕ اگر أسۍ فُٹبال وُچھو اوڈَے اکھ آصٕل گیم یَتھ منٛز سپوٹٕس مین شِپ چھِ وارِیاہ اصٕل روزان تِکیٛازِ اَمہِ سۭتۍ چھِ گَژھان کٲم کہِ یۄس امِچ سپوٹٕس مین چھِ سُہ چھُ گَژھان کٲم

چَلان کِہیٖنۍ امہِ اگر أسۍ وُچھو

کیٛاہ چھِ گَژھان اتھ منٛز سُہ گوٚو یہِ کہِ اتھ منٛز چھِ زٕ ٹیٖم آسان اَکہِ سایڈٕ چھِ کاہ پٕلیر آسان بیٚکہِ سایڈٕ چھِ کاہ پٕلیر آسان تہٕ اتھ منٛز چھِ گول اکھ آسان یُس یٖتیٛاہ گول کرنہِ نا تٔمی نی تیٖتٛاہ پونٛٹٕس تہٕ اَتہِ چھُ یِوان وُچھنہٕ کہِ یُس پتہٕ اٮ۪کٕسٹرا گول کَرِ تِمی زیوٗن گوٚو اتھ منٛز چھُ یِہوے روٗل آسان وَ اگر أسۍ وُچھو کہِ اتھ منٛز چھِ اکھ بٲے چار آسان اتھ منٛز چھُ اَکہِ سایڈٕ وال آسان بیٚکہِ سایڈٕ بال چھِ آسان گولس منٛز لگاوٕنۍ تہٕ ییٚمی بال گولس منٛز تہٕ تیٚمی زیٖنۍ گیم گوٚو اتھ منٛز چھِ یِتھ پٲٹھۍ کنٛسٮ۪پٹ آسان تہٕ اَسہِ تہِ پَزِ کہِ گیمہٕ گِنٛدو أسۍ کنٛٹِنوٗ تِکیٛازِ کہِ امہِ سۭتۍ اگر أسۍ وُچھو کہِ سپوٹٕس مین شِپ چھِ روزان یا سوشلی چھِ أسۍ اٮ۪ڈوانٕس گَژھان یا بہٕ ون یِتھ پٲٹھۍ کہِ یُس سون فِزکٕل ہٮ۪لٕتھ چھُ باقٕے چیٖز چھِ سُہ چھُ روزان فِٹ سون مارل چھُنہٕ ڈاوُن گژھان امہِ سۭتۍ کِہیٖنۍ اَسہِ چھِ یِوان تھوڑا سُہ جزبہٕ ہو چھُ اَسہِ یِوان کہِ أسۍ ہَسا کَرو گیم سِٹاٹ گوٚو یہِ چھِ امہِ سۭتۍ گَژھان